سٲنِس گَرَس منٛز چھِ أسۍ باہ بٲژ گۄڈٕنٮ۪تھٕے چھِ مےٚ مےٚ ممی سۄ چھِ نہٕ یَتھ دُنیاہَس منٛز کیٚنٛہہ اَبوٗجی تہِ چھِ نہٕ یَتھ دُنیاہَس منٛز کیٚنٛہہ مےٚ چھِ زٕ بٲے اَکھ چھِ لیٚکچِرَر ایٚجوٗکیشَن ڈِپاٹمٮ۪نٛٹَس منٛز بیٛاکھ چھِ فاریٚسٹَس منٛز تہٕ تٕہٕنٛز بٔڈِس بٲے سٕنٛز فیملی چھِ تٔمِس چھِ لٔڑکہٕ زٕ بیٚیہِ چھِس نِچ تہٕ لۅکٹِس بٲے سٕنٛز فیملی چھِ نِچہِ زٕ بیٚیہِ چھُس نیُک تہٕ بیٚیہِ بیٚیہِ چھَس بہٕ تہٕ مےٚ چھِ بیٚیہِ فرٛینٛڈٕس زٕ اَکھ چھِ روزان ییٚتی بیٛاکھ چھِ روزان تھوڑا دوٗری پَہَم تہٕ تِم چھِ واریاہ زیادٕ اَصٕل مےٚ چھِ گَرِکۍ تہِ واریاہ زیادٕ اَصٕل تِم چھِ مےٚ واریاہ زیادٕ پیار کَران تہٕ بیٚیہِ یہِ تہِ بہٕ منٛگہٕ تِم چھِ مےٚ دِوان تہٕ یِژھٕے فیملی سوٗزِن پرٛتھ کٲنٛسہِ تہٕ بیٚیہِ یِمَن نہٕ مول موج چھِ کیٚنٛہہ تِمَن تہِ سوٗزِن یژھٕے فیملی یِتھٕے بٲے یِتھۍ اللہ تعالہَن مےٚ سوٗزۍمٕتۍ چھِ

بیٚیہِ چھِ مےٚ ییٚتہِ بیٚنزٕ آسان تہٕ بیٚیہِ چھُ مےٚ بیٛاکھ فرٛینٛڈ تہٕ سُہ چھُ واریاہ زیادٕ اَصٕل